ییٖژاہ ییٖژاہ ٹٮ۪کنالجی بَڑے یا اِنٹَرنیٮٹ یوٗتاہ یوٗتاہ زیادٕ زیادٕ آو یۄس یہِ کَشمیٖری لینٛگویج چھِ اَمیُک یہِ گوٚو واریاہ زیادٕ کَم تِکیٛازِ یُس یہِ اِنٹرنیٮ۪ٹٕچ لینٛگویج چھِ یہِ چھِ اِنٛگلِشَس سۭتۍ آسان رِلیٹ تمہِ سۭتۍ کیٛاہ گوٚو یُس اَسہِ چھُ رُجہان کَشمیٖری لینٛگویج کُن واریاہ زیادٕ کَم امہِ خٲطرٕ پَزَن اَسہِ کینٛہہ اِقدامات تُلٕنۍ ییٚمہِ سۭتۍ اَسہِ پَنٕنۍ مادری زبان روزِ یاد